اَسلامُ علیکُم ورحمۃ اللہ مےٚ چھُ واریاہ فلمہٕ وُچھ مَژ یَتھ منٛز مےٚ اکھ چھِ سٮ۪ٹھاہ پسنٛد یَتھ زَن ناو چھُ تھری ایٖڈیٹٕس تَتھ منٛز چھِ اسہِ سٮ۪ٹھاہ رٕژ نصحیت مِلان یَتھ منٛز اَسہِ یہِ لَبنہٕ چھُ یِوان زِ مارکٕسن پَتہٕ گژھِ نہٕ روزُن اِنسان سٕنٛد خٲطرٕ چھُ نالیج سٮ۪ٹھاہ ضروٗری تہٕ مارکٕس گژھِ نہٕ پَتہٕ پَتہٕ پَکُن بیٚیہِ چھُ مےٚ ٹی وی شووس پٮ۪ٹھ واریاہ ڈرامہ وُچھمٕتۍ یِمن منٛز مےٚ اکھ ڈرامہ سٮ۪ٹھاہ خۄش لَگان چھُ تہٕ تَتھ منٛز چھِ سٮ۪ٹھاہ نصحیت مِلان تتھ منٛز چھِ تَتھ منٛز چھِ خۄشہٲلی تہِ آسان تہٕ اکھ أکِس سۭتۍ بایی چارا تہِ گژھان تہٕ بیٚیہِ چھِ سٲری تَتھ منٛز اکھ أکِس اَکار بکار یِوان تٔمیُک ناو چھُ کنڈلی بھاگیہ تہٕ بیٚیہِ باقٕے ڈرامہ تہِ